وعلیکم اَلسَّلام اَلسَّلامُ علیکم ٹھیٖک چھُو حظ اہن حظ ٹھیٖک بہٕ حظ چھیٚس ٹیوٗرِسٹ تُہی چھو نا ٹوتُہی چھو نا ٹیوٗرِسٹ گایڈ اہن حظ تۄہہِ چھوَا پاے مےٚ کوٛر تۄہہِ اَمہِ موٗجوٗب فوٗن نا أسۍ حظ چھِ أسۍ حظ چھِ ٹیوٗرِسٹ مےٚ سۭتۍ چھِ بیٚیہِ بیٚیہِ زٕژور فرٛیٚنٛڈ مےٚ تہٕ اَسہِ کوٚر تۄہہِ فوٗن تُہی ہیٚکوَا سٲنۍ ٹیوٗرسٹ گایڈ بٔنِتھ شُکریہ شُکریہ اہن حظ اَتہِ کۄس کۄس جَگہ چھِ مشہوٗر اہن حظ ٹھیٖک چھُ اوَا اَسِہ بوٗز واریاہ زیادٕ یِمَن جگہن ہِنٛد تہٕ اَسہِ کوٚر وۄنۍ پروگرام فریٚنٛڈ زٕ پٲنٛژھ چھِ أسۍ اَسہِ دۄپ تُہنٛد تہِ بوٗز اَسہِ واریاہ تُہی چھُو واریاہ زیادٕ اصل گایڈ تہٕ وۄنۍ دۄپ اَسہِ فریٚنٛڈوأسۍ کَرہو تُہی ٹیوٗرِسٹ گایڈ چُنوٕاَسہِ تُہی تہٕ اَسہِ چھُ وۄنۍ تۄہہِ پٮ۪ٹھ واریاہ زیادٕ بھروسہٕ

اہن حظ تُہۍ ہِیٚکوَہ سانہِ خٲطرٕ کیٚنٛہہ ریٚسٹورنٛٹ ہوٹل بُک کٔرِتھ اہن حظ شُکریہ شُکریہ تُہنٛز مہربٲنی گَژھہِ اگر تُہۍ اَسہِ مطلب اصل جگہن پٮ۪ٹھ کیازکہِ اَسہِ کوٚروُ تۄہہِ بَروسَن فوٗن اہن حظ اہن حظ بیٚیہِ أس اَسِہ کار اَکھ دِنی تۄہہِ اگر دِنۍ ہیٚکہوٗ بُک کٔرِتھ دِتھ اہن حظ اہن حظ اہن حظ جَگہ چھِ اَتہِ أسۍ یِمَو وۄنۍ اور وَںۍ چھِ اَسہِ تُہنٛز مہربٲنی اگرتُہۍ

اہن حظ اَسہِ چھُ بوٗزمُت پہلگامُک واریاہ زیادٕ تہٕ اَسہِ اوس یہِ شوق أسۍ وُچھہو یہِ پہلگام وۄنۍ چھِ تُہنز مہربٲنی اگر تُہۍ اَسہِ سورُی وٕچھنٲیو پہلگام کَپٲر کیاہ چھُ اہن حظ میٚتہِ حظ بوزمُت پہلگام چھِ پارک یَتھ مَنٛز ہاپت واپت تہِ چھِ آسان

شُکریہ حظ شُکریہ بیٚیہِ اوس اَسِہ بوٗزمُت سریٖنگرٕ چھِ اَکھ یِِہ درگاہ درگاہ چُھنَہ تمیُک تہِ اوس اَسہِ واریاہ بوٗزمُت کہِ تَتہِ چھِ زیارت سُتہِ چھُ اَسہِ شوق وُچھنُک

بِیٚیِہ چُھ اَسہِ بوٗزمُت اہن حظ بیٚیہِ چھُ بوٗزمُت اَسہِ تَتھ چھُ بٕتھہِ کٔنۍ ڈل تہِ واریاہ بۄڑ چارچِناری چھِ تَتھ ناوٕ واوٕ پکَان تُہۍ ہیٚکوَہ سانہِ خٲطرٕناوتہِ ہیٚکوہ تُہۍ یَتھ منٛزأسۍ گژھہاوتَتھ چارچناری تانۍ اہن حظ اہن حظ شُکریہ حظ شُکریہ ؤلِوتَمہِ دۄہ کَرہو تیٚلہِ بہٕ فوٗن